ہٮ۪لو وعلیکُم سَلام ؤنِو حظ کٕم چھو اَہن حظ آ تۄہہِ کتہِ پٮ۪ٹھ چھو اَچھا اَچھا ٹھیٖک ٹھیٖک چھُ اَہن حظ کمہِ ٹایِپٕکۍ شال چھو ضوٚرت تۄہہِ کانہ شال چھُ وغیرہ چھُ تۄہہِ چھُ واتُن صفا پوٗر حظ چھُ مےٚ اٮ۪کزٮ۪کٹ یِتھ کٔنۍ اٮ۪ڈربازرٕ دُکان یوکُن ہایر سٮ۪کنٛڈری روڈ چھُ نیران تَتی چھُ اَسہِ اٮ۪ڈرس حظ دُکانس چھُ ناو کشمیری شالٕز مےٚ تھومُت ریٹ یِیِو تۄہہِ وارٕ کار ییٚلہِ تۄہہِ دُکانس پٮ۪ٹھ یِیِو تہٕ چۄیِس وارِیاہ تٔتی وَنو فُل تہِ چھُ سیٚمہِ پشمیٖن تہِ چھُ واریاہ مختلف قٕسٕم چھِ اَسہِ نِش تہٕ اِوٕنۍ کہِ ڈِسکاوُنٹ تہِ مٮ۪لو تۄہہِ بیٚیہِ چھِ وٮ۪ریٹی وارِیاہ مختلف ڈفرنٹ کلٲرٕس چھُ چۄیِس وۄیِس مٮ۪لہِ اصٕل کتہِ پٮ۪ٹھ ووٚنو تُہۍ پانہٕ چھو تہۍ اَچھا اَچھا ٹھیٖک اَچھا اَچھا پشمیٖن شال حظ ہُم باقی تے چھِ کیٚنٛہہ نَہ حظ چھِ وارِیاہ وارِیاہ مختلف ووٚننا مےٚ وٮ۪ریٹی چھِ وارِیاہ اَسہِ نِش

کیٛاہ حظ ووٚنمو نا یِتھ کٔنۍ چھُ صفا پورا ہایر سٮ۪کنڈری روڈ نیران اپوزِٹ چھُ جے کے بیٚنٛک حظ اَمہِ مٔزید چھِ اَسہِ بیٚیہِ کیٚنٛہہ باقی آیٹم تہِ کٕنان کیٚنٛہہ چھُنہٕ کیٛاہ حظ یِمَے حظ یِم کوسمٮ۪ٹِک چیٖز یا لڈیٖز ورٮ۪ٹی چھِ آسن یِم ایٹم ویٹم یِم شال وال ورٲے یِم چھِ أسۍ تھاوان سوٗٹ ووٗٹ تہٕ وغیرہ کانی سوٗٹ آ تِم تِم تہٕ بنن سوٗٹ آسہِ ضوٚرت کیٚنٛہہ آسہِ ضوٚرت باقی شاپِنٛگ واپِنٛگ تم تہِ بنن حظ کیٚنٛہہ چھُنہٕ اَہن حظ اَہن کیٚنٛہہ نَہ چھُنہٕ تۄہہِ حظ یِزیو عٲش کٔرِتھ اِیو تۄہہِ وارکار وِزِٹ کٔرِو تۄہہِ دُکانس پٮ۪ٹھ تہٕ تٔتی وَنو ریٹ ویٹ تہٕ بیٚیہِ باسوٕ تۄہہِ تٔتی یا فرق چھا مِٹیٖرل منٛز تہٕ مٹیٖرلس چھِ گٮ۪رنٹی باقی کالٹی والٹی آسہِ سورٕے کیٚنٛہہ صاف حظ ڈِسکاوُنٹ تہِ مٮ۪لہِ تۄہہِ آدٕ سا آدٕ سا ٹھیٖک چھُ بیٚیہِ چھِ آسان أسۍ آتھوار ورٲے آتھوار تہٕ جُمع چھُ آسان اَسہِ بنٛد آدٕ سا آدٕ سا بیٚہ وَعلیکُم سَلام